ہیلو اسلامُ علیکُم وعلیکُم اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک شُکُر رۄبَس کُن تُہۍ چھُو گَرِ سٲری ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو سٲری ٹھیٖک آ تُہۍ ؤنِو تُہۍ ؤنِو نا أسۍ دِمو دیوار ویوار تۄہہِ کیٛازِ دِژٕنو پَتہٕ اۭں اۭں وٕچھ تۄہہِ وَنو بہٕ تۄہہِ وَنو بہٕ کَتھ اَسہِ چھُ ییٚمہِ سایڈٕ تہِ دیُن وۅنۍ کَتہِ وۅنۍ کَتہِ دِمو أسۍ دَیہِ دۄیَس سایڈٕ پَتہٕ چھُنا ہمساے دٲری منٛزٕے گژھان اۭں چھُنا پَتہٕ چھِ واریاہ زیادٕ غلط گژھان آ سُہ چھُ آ سُہ چھُ تۄہہِ تَمے خٲطرٕ دیوار خٲطرٕے چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ مگر کٔرۍ زیٚو تیٚلہِ ہٕ چلو چلو اَدٕ بِہِو رۄبَس وعلیکُم اسلام اوکے اوکے وعلیکُم